یُس ہَسا مےٚ سیٚکَنٛڈ پرٛوڈَکٹہٕ اوٚن سُہ ہَسا اوٚن مےٚ بُتھِس خٲطرٕ کیٛازِکہِ مےٚ ہَسا اوس بُتھ گوٚمُت واریاہ زیادٕ خراب مےٚ ہَسا اوٚن اکھ اوٚن مےٚ فیس سِرَم اَکھ بیٚیہِ ہَسا أنۍ مےٚ مارٕس فانٛوڈیشَن سۄ ہَسا ٲس مےٚ پیٚوان ٲں ترٛےٚ ہَتھ تہٕ ٲں وُہ رۄپیہِ سۄ ہَسا ٲس نہٕ کِہیٖنۍ تہِ سۄ ہَسا ٲسۍ لِکوِڈ کیٚہتٲنۍ سۄ نَہ سا ٲسۍ نہٕ ٹھیٖک کِہیٖنۍ تہِ گۄڈٕ ہسا باسیے مےٚ سۄ واریاہ زیاد ٹھیٖک کہِ مےٚ ہسا ٲسۍ سٲری وَنان ژےٚ کیٛاہ موٚتھمُت بُتھِس ژےٚ کیٛاہ موٚتھمُت بُتھِس بہٕ ہسا ٲسٕس تِمَن وَنان مےٚ ہسا مٔژھ یہِ فانٛوڈیشَن تہٕ تِم ہا پَتہٕ ہَسا أنۍ مےٚ تِمَن تہِ سۄ فانٛوڈیشَن تِمَن أنۍ مےٚ سۄ سِرَم تہٕ فانٛوڈیشَن لیکن ییٚلہِ ہَسا بہٕ سۄ بُتھِس چھیٚس آز مَتھان مےٚ ہَسا چھِ خۄشکی بُتھِس نیران سۄ چھِ سۄ ہَسا چھِ سیٛود باسان یہِ چھِ فانٛوڈیشَن بُتھِس سۄ ہَسا چھِ کرٛہنیٛار دِوان مےٚ ہَسا وَنے مےٚ کَرے ایٚکٕسپیٚکٹہٕ یی کہِ یہِ فانٛوڈیشَن آسہِ واریاہ زیادٕ اصٕل واریاہ زیادٕ لیکن سۄ فانٛوڈیشَن ہَسا ٲس نہٕ ٹھیٖک کہیٖنۍ تہِ سۄ ہسا ٲس تٔمۍ ہَسا کوٚر مےٚ بُتھے خراب مےٚ ہسا دوٚد پَتہٕ تَمہِ سۭتۍ بُتھ مارٕس فانٛوڈیَشن اَنے مےٚ مےٚ ہسا دوٚد تَمہِ سۭتۍ بُتھ مےٚ ہسا گوٚو کرٛیٛوہُن کال ہیٛو بُتھ مےٚ ہَسا درٛاے بٔڑۍ بٔڑۍ فیٚفَر بُتھِس ٲں پَتہٕ ہسا گٔیَس بہٕ ڈاکٹَرَس مےٚ ہسا تٔمۍ ہسا ووٚن ژٕ ما چھیٚکھ کانٛہہ پرٛوڈکٹہٕ مَتھان مےٚ ہسا ووٚنمَس اۭں تہٕ بہٕ چھیٚس مَتھان اَکھ چھیٚس بہٕ فیس سِرَم مَتھان ٲں فِٹمی یُک سُہ ہَسا اوس واریاہ زیادٕ اصٕل بیٚیہِ ہَسا چھیٚس بہٕ مَتھان مارٕس فانٛوڈیشَن تٔمۍ ہَسا ووٚن ژٕ مہٕ مَتھ کِہیٖنۍ تہِ بُتھِس پٮ۪ٹھ کیٛازِکہِ ژےٚ یۄس سِکِن چھُے یہِ چھُ سیٚنزٹِو مےٚ ہَسا دَپے بہٕ تہِ وُچھہِ یہِ فانٛوڈیَشن کِژھ آسہِ مےٚ ہَسا درٛایے سۄ گۄڈٕ تِژھ اصٕل فانٛوڈیشَن لیکن پَتہٕ ہَسا گوٚو مےٚ بُتھُے خراب مےٚ ہَسا دوٚد بُتھ مےٚ ہَسا ٲسۍ نیران سُہ وۄزٕجار اوس مےٚ گَژھان واریاہ زیاد مےٚ ہَسا ٲسۍ پَتہٕ فیٚفَر نیران بُتھِس پَتہٕ ہَسا ٲسۍ مےٚ سٲری وَنان ژٕےٚ کیٛاہ موٚتھمُت بُتھس یہِ ژٕ کیٛازِ نہٕ ڈاکٹرَس گژھان پَتہٕ ہسا ووٚن مےٚ ڈاکٹَرن ژٕ کر یہِ بَنٛد یہِ فانٛوڈیشَن ژٕ مہٕ مَتھ کِہیٖنۍ تہِ ژےٚ چھُے سِکِن واریاہ زیادٕ سیٚنٛزِٹِو ژےٚ گَژھِی بُتھ خراب پَتہٕ کیٛاہ کَرکھ اَتھ بُتھِس مےٚ ہَسا پَتہٕ ہَسا ٲسٕس بہٕ وَنان ٲں بہٕ بہٕ کیٛاہ کَرٕ وۄنۍ بُتھِس ییٚلہِ مےٚ بُتھ گوٚو خراب بہٕ نَہ سا ٲسٕس نہٕ پَتہٕ نیٚبَر تہِ نیران کِہیٖنۍ تہِ اَمہِ پرٛوڈَکٹہٕ وجہ سۭتۍ کیٛازکہِ مےٚ ٲس یہِ آرڈَر کرمٕژ مےٚ نَہ ٲس نہٕ پاے کِہیٖنۍ تہِ یہِ مےٚ گژھہِ بُتھِس اگر مےٚ پاے آسہِ ہا بہٕ نَہ سا اَنہٕ ہا نہٕ کِہیٖنۍ تہِ مےٚ ہسا انے فانٛوڈیشَن شوق بہٕ ہَسا گٔیس خۄش مےٚ دَپیے سٲری وُچھیٚن میٛون بُتھ یا مےٚ چھُ سالَس گژھُن بہٕ مَتھ تَتہِ یہِ مگر مےٚ ہَسا گوٚو بُتھے خراب مےٚ ہَسا بُتھ اوس مےٚ دَزان وُنہِ ہَسا ٲس مےٚ سۄ مَتھنٔے مےٚ ہَسا اوس سُہ وۄزٕجار گژھان بُتھِس مےٚ ہسا اوس بُتھِس نیران نار یہِ پرٛوڈَکٹہٕ نَہ سا اوس نہٕ میٛانہِ یَتھ بُتھِس خٲطرٕ ٹھیٖک کِہیٖنۍ تہِ نہٕ پَتہٕ ہَسا کوٚر مےٚ یہِ پرٛوڈَکٹَے بنٛد بہٕ نہٕ سا چھیٚس نہٕ وۄنۍ آزٕ فانٛوڈیشَن کٕہٲنۍ تہِ مَتھان مےٚ ہَسا روٗد نگیٹِو ایٚکٕسپیٖریَنٕس یی کہِ یِمَن نَہ ہَسا چھِنہٕ یِم پرٛوڈَکٹہٕ آسان یِمَن منٛز کیٛاہ پَتہ یہِ کُس کیٚمِکَل چھُ آسان اَتھ منٛز رَلٲیِتھ اَمہِ سۭتۍ ہَسا گوٚو مےٚ بُتھ واریاہ خراب مےٚ ہَسا اوس بُتھ پَنُن اصٕل وۄنۍ ہَسا چھیٚس بہٕ فیس واشٕے یوت مَتھان مگر مےٚ گوٚو واریاہ زیادٕ بُتھ خراب اَمہِ فانٛوڈیشنہٕ سۭتۍ واریاہ زیادٕ آز تہِ ہَسا چھُ مےٚ بہٕ چھیٚس نہٕ آز مَتھان کیٚنٛہہ لیکِن آز تہِ چھُ مےٚ سُہ وۄزٕجار آسان بُتھِس سُہ نار ہیٛو نیران سُہ تتُر چھُ مےٚ وۄتھان آز بُتھِس ییٚلہِ بہٕ تھوڑا فیس واشٕے یوت چھیٚس مَتھان مےٚ ہَسا چھُ پَتہٕ تتُر وۄتھان کیٛازِکہِ بہٕ ہسا ٲسٕس اوترٕ تانۍ سۄ فانٛوڈیشَن مَتھان مےٚ ٲس نہٕ پاے سۄ فانٛوڈیشن نیرِ یِژھ اَگر مےٚ پاے آس ہا بہٕ اَنہٕ ہا نہٕ تیٚلہِ کِہیٖنۍ تہِ سۄ تَتھ ہَسا اوس خَبر کُس کیٚمِکل کیٚمِکل رَلٲیِتھ مےٚ ہَسا گوٚو تَمہِ سۭتۍ بُتھ واریاہ زیادٕ خراب واریاہ زیادٕ سۄ مارٕس ٲس نہٕ سۄ ٹھیٖک سۄ ٲس یِہٲے لِکوِڈ آیہِ سۄ ٲس نہٕ اصٕل سۄ ٲس نہٕ ٹھیٖک کِہیٖنۍ تہِ